نو لَچھ پانژھ وَنزہ ساس ژور ہَتھ تہٕ پانژھ رۄپیہِ ٲٹھ لَچھ شُوَنزاہ ساس پانژھ ہَتھ تہٕ کاہ رۄپیہِ سَتھ لَچھ تہٕ شُہٲٹھ ساس ژور ہَتھ تہٕ پانژھ وَنژاہ رۄپیہِ شُہٲٹھ ساس شَیٚے ہَتھ تہٕ شُوَنژاہ رۄپیہِ پانژھ لَچھ شیٚیہِ تٲجی شیٚیہِ تٲجی ساس پانژھ ہَتھ نَمنَمَتھ رۄپیہِ